میٲنۍ یۄس وٕنۍکٮ۪ن کٲم چھےٚ سُہ چھِ یِہٕے بہٕ چھُس اَکھ سٹوٗڈَنٛٹ بہٕ مےٚ چھِ کٲم یِہٕے پَرنٕچ وٕنۍکٮ۪ن باقٕے چھُس نہٕ بہٕ کانٛہہ کٲمہ کَران خاص کِہیٖنۍ تہِ بیٚیہِ چھِ اَسہِ گَرِ زٔمیٖندٲری ؤمیٖندٲری تھوڑا کَران أتھۍ سۭتۍ چھُس بہٕ کٲم کَران باقٕے نہٕ کینٛہہ تہِ پَرنُک چھُ مےٚ یی زِ مےٚ چھُ کوٚرمُت بی اٮ۪س سی تمہِ پَتہٕ کوٚر مےٚ اٮ۪م اے تَمہِ پَتہٕ کوٚر مےٚ یہِ حظ یہِ کیٛاہ چھِ اَتھ وَنان اٮ۪م پھِل اور پی اٮ۪چ ڈی نٮ۪ٹ تہِ کوٚر مےٚ تہٕ وۄنۍ چھُس بہٕ کَران کٲم وۄنۍ چھُس بہٕ وٕچھان مُلٲزِم وُلٲزِم لَگہٕ ہَو کُنہِ شَے گورمٮ۪نٛٹ مُلٲزِمتا گٔژھ ہہ کینٛہہ مِلٕنۍ یی چھُ مےٚ وٕنۍ